کٲشِر زبان چھِ اَکھ واریاہ اَلَگ زبان یۄس اِنسانَس خۄش چھےٚ گژھان بولٕنۍ ییٚمہِ سۭتۍ اِنسانَس زنٛدگی جیسے کہِ لل دٮ۪د چھےٚ سارِوٕے کھۄتہٕ مَشہوٗر یۄس ٲس شٲعری ٲس یَتھ منٛز یۄس یہِ پنٕنٮ۪ن واکھَن منٛز چھِ أمۍ کٔرمٕژ پَنٕنۍ سٲرٕے زنٛدگی بَان جیسے کہِ یِم تٔمۍ بٲتھ چھِ پَنٕنۍ ؤنۍمٕتۍ تِمَن منٛز چھےٚ سٲرٕے زِنٛدگی تٔمۍ سٕنٛز تٔمۍ کِتھٕ کٔنۍٔ گُزٲر پَنٕنۍ زِنٛدَگی تٔمۍ چھِ تِمَن بٲتھَن مَنٛز ووٚنمُت تَتھ بٲتھَن مَنٛز چھےٚ سٲرٕے سَچٲے یِم تٔمۍ ؤنۍمٕتۍ چھِ سٲنۍ یۄس کشمِجی کٲشِر زَبان چھےٚ یہِ چھےٚ واریاہ زیادٕ مٔدِر زَبان یَتھ وَنان چھِ أسۍ مَدَر ٹَنٛگ یَتھ وَنان چھِ أسۍ ماجہِ ہٕنٛز زَبان یہِ زِنٛدگۍ یہِ اَتھ مَنٛز چھُ اِنسان ہیٚکان جیسے کہِ روہہِ چھِ آسان یَتھ منٛز اِنسان تِتھۍ تِتھۍ اَلفاظ تِتھۍ تِتھۍ لفظ چھِ یِوان اِستعمال کَرنہٕ یِمو سۭتۍ اِنسانَس سَبَق چھُ میِلان یِمو سۭتۍ اِنسانَس سٲرٕے زِنٛدگی چھےٚ یاد پٮ۪وان کٲشِر زَبان چھےٚ ساروِیو کھۄتہٕ اَصٕل جیسے کہِ ساروٕے کھۄتہٕ شان چھ اَتھ منٛز اَمہِ زِنٛدَگی ہٕنٛز سانہِ زِنٛدگی ہٕنٛز شان چھےٚ یہِ اتھ منٛز تہٕ جیا لل دٮ۪د سٕنٛدِ سۭتٮ۪ن تِکیٛازِ لل دٮ۪دِ چھِ یِتھۍ تِتھۍ اَتھ منٛز واکھ ؤنۍمٕتۍ اِتھۍ شعار ؤنۍمٕتۍ اَتھ منٛز تہٕ تِمو سۭتۍ چھےٚ سٲنۍ زنٛدگی واریاہ زیادٕ خۄشحال بَنان تِمو سۭتۍ جیسے کہِ تٔمۍ سٕنٛز آ سَبقَن منٛز تہٕ تٔمۍ سٕنٛدِ تِتھۍ تِتھۍ چھِ سۄ چھِ وُنکٮ۪ن سارنِیَن منٛز مَشہوٗر جیسے کہِ کش کٲشِرِ منٛز کٔشیٖرِ منٛز چھِ وُنکٮ۪ن کشمیٖرٮ۪ن سَبق چھِ وُنکٮ۪ن یِوان وَننہٕ لل دٮ۪د ہٕنٛدۍ سبق چھِ یِوان وُنکٮ۪ن پَرنہٕ لل دٮ۪د ہٕنٛدۍ شار چھِ یِوان وُنکٮ۪ن پرنہٕ تٔمۍ سٕنٛز کِژھ زِنٛدگی ٲس تٔمۍ سۄ کَپٲرۍ کَپٲرۍ چھےٚ پھیٖرمٕژ سۄ کَتہِ کَتہِ چھےٚ ٲسمٕژ تٔمۍ چھِ تِمَن سارنٕے سٲرسٕے چھِ تٔمۍ اَصٕل پنٕنہِ کَشمیٖری کٲنیہِ کٲشِر زَبانہِ منٛز بٲتھ بَنٲومٕتۍ یِمَن پَتہٕ سُے یِمَن پَتہٕ بوزنَس چھِ مَزٕ یِوان یِم تٔمۍ بَرابَر سُرَس منٛز چھِ گیٚومٕتۍ یَتھ ییٚمہِ سۭتۍ اِنسانَس چھُ سکوٗن یِوان اَمہِ سۭتۍ دِل چھُ گژھان زَن ٹھَنٛڈٕ تٔمۍ سٕنٛز سۄ آواز بوٗزِتھ تٔمۍ سٕنٛز سۄ کٲشِر زَبانہِ مَنٛز تِژھٕ تِژھٕ آوازِ منٛز وَنٕنۍ تِتھ بٲتھ پَنٕنۍ زِنٛدگی کَرٕنۍ تَتھ منٛز بیان اِنسانَس چھےٚ واریاہ زیادٕ خوشی گژھان کہِ بہٕ چھُس کٲشِر زبان بولان جیسے کہِ أزکٮ۪ن شُرٮ۪ن چھِ ہیٚچھناوان زیادٕ اُردو اُردوٗ چھِکھ ہیٚچھناوان اِنٛگلِش چھِکھ ہیٚچھناوان کٔشیٖر کٲشُر چھُکھ کَرناوان مٔشِتھ مگر یہِ کٲشُر چھُ وُنکٮ۪ن واریاہ زیادٕ یُس اَسہِ یاد پَزِ تھاوُن تِکیٛازِ أسۍ چھِ کٔشیٖر منٛز بَسان تہٕ اَسہِ چھُ کٔش کٲشُر بولُن کُنہِ تہِ حالتَس منٛز أزکٮ۪ن شُرٮ۪ن چھِ یِوان اُردو ہیٚچھناونہٕ مگر تَمہِ سۭتۍ کیٛاہ چھِ پَتہٕ گژھان یِمَن چھِ پَتہٕ گَژھان پَنٕنۍ م یۄس ما ماجہِ زَبان چھِ آسان یَتھ وَنان چھِ أسۍ مَدَر ٹَنٛگ یہِ چھےٚ پَتہٕ یِمَن گَژھان مٔشِتھ ییٚمہِ سۭتۍ پَتہٕ یہِ وارٕ وارٕ وارٕ وارٕ یِم چھِ گَژھان یِم کٔشیٖر کٲشِر زَبانہِ نِش دوٗر چھِ گژھان کَشمیٖرَس منٛز کُمہٕ کُمہٕ کُس مذہب چھُ تَمہِ نِش چھِ یِم دوٗر گژھان اِنسان اَگر کٔشیٖر کٲشِر زَبانہِ منٛز چھِو یِمہٕ کَشمیٖری بُکٕس چھِ لیکھنہٕ آمژٕ تِمو سۭتۍ چھِ اِنسان ہیٚچھان تَتھ منٛز چھِ تِتھۍ تِتھۍ سَبَق چھِ آمٕتۍ تَتھ منٛز لیکھنہٕ کٲشِر پٲٹھٮ۪ن یِمو سۭتۍ اِنسان خۄش چھُ گژھان اِسی لیے کٔرِتھ پَزِ اَسہِ پَنٕنۍ یِم شُرۍ چھِ تِم تہِ پَزَن اَسہِ کٲشُر ہیچھناوٕنۍ پَتہٕ چھُ اِنسان ہیٚکان اُردو تہِ ہیٚچھِتھ اُردو چھُ نہٕ کیٚنٛہہ اُردو چھُ ساروٮ۪و کھۄتہٕ سہل اِنسان پَتہٕ شُرِس أسۍ ہیچھناوان چھِ مگر أسۍ چھِ کَران کٲم أسۍ چھِ گۅڈٕ ہیٚچھناوان شُرِس اُردوٕے کَرُن تَمہِ سٍتۍ کیٛاہ چھُ تٔمِس گژھان تَمہِ سۭتۍ چھُ پَتہٕ تٔمِس سورُے گژھان کٲشُر مٔشِتھ پَتہٕ چھُنہٕ سُہ ہیٚکان کٲشُر کٔرِتھ کِہیٖنٛۍ تہِ پَتہٕ چھُ سُہ کَران نیٚبرِمن آیہِ کٲشُر ییٚمہِ سۭتۍ نہٕ پَتہٕ سُہ نہَ چھُ پَتہٕ روزان اُردو نہَ چھُ پَتہٕ سُہ روزان کٲشُر تہٕ مگر یُس یہِ کٲشُر یہِ چھےٚ سارِوٕے کھۄتہٕ اَلگ زبان یہِ چھےٚ ساروِیو زَبانو کھۄتہٕ اَلگ یۄس یَتھ یَتھ یۄس واریاہ زیادٕ مٔدٕرٕ یہِ زبان چھِ یہِ چھےٚ ساروٕے کھۄتہٕ مٔدٕر اَتھ بولنَس منٛز اَتھ چھُ اَلگٕے مَزٕ یِوان اَتھ چھِ تِتھۍ وٲرڑ نیران کٲشِر پٲٹھٮ۪ن تِم وٲرڑ نیران لَل دیٚدۍ یِم ؤنۍمٕتۍ چھِ تِم چھِ گَژھان تِتھۍ خۄش وَنٕنۍ تِمو سۭتۍ چھُ اِنسانَس دِل پھۅلان دِل چھُ گَژھان خۄش کٲشِر کِتاب چھَکھ تھٲومٕژ سکوٗلَن منٛز تَتھ منٛز کٲشِر سَق تھٲومٕۍ یا اگر أسۍ کانٛہہ کوسچن آسہِ سُہ چھُنہٕ اَسہِ اِنگلِش پٲٹھۍ سٕمجھ سُہ کَرو أسۍ کٲشِرۍ پٲٹھۍ کَرہون پَتہٕ ٹرانٕسلیٹ ژٕ وُچھ سُہ کوٗتاہ اَصٕل پٲٹھۍ چھُ سَمجھ یِوان سُہ کٮُ۪تھ سجھِتھ چھُ رزان اِنسان دٮ۪ماَس منٛز اگر أسۍ تِمےَ سمجھو تِم کوسچن سمجھو اِنگلِش پٲٹھۍ یِم آسان چھِ تِم سمجھو کٲشِرۍ پٲٹھۍ پَتہٕ ہیٚکہِ اِننان پانہٕ تہِ تِمن اِنگلِش لیکھِتھ بیٚیہِ روزِ اَصٕل پٲٹھۍ سُہ کوسچن یاد تہِ کٲشِر پٲٹھۍ روزِ یاد اَتھ منٛز کیٛاہ اوس یا أسۍ چھِ لگاوان صِرف گوٹہٕ کَران پَتہٕ سُہ کوسچن یاد کٲشِر پٲٹھۍ نہٕ تھاوان یادٕے ییٚلہِ نہٕ سَمجھٕے آو کٲشِر پٲٹھۍ کیٚنٛہہ نہَ چھُ یِوان پَتہٕ اِنٛگلِش سَمھٕج نہَ چھُے یِوان پَتہٕ کٲشُر سمُجھ پَتہٕ چھُنہٕ اِنسان ہٮ۪کان کِہیٖنٛۍ لیٖکھِتھ اِسلیے کٔرِتھ پَزِ اَسہِ اگر اِنگلِش پٲٹھۍ تہِ چھُ کانٛہہ کوسچن سُہ تھاوو أسۍ کٲشِر پٲٹھۍ یاد تمہِ سٍتۍ تہِ چھِ پَتہٕ کیٛاہ چھُ گژھان اَکھ چھِ روز کٲشِر پٲٹھۍ تہِ سُہ کوسچن اَکھ چھِ اِنسانَس تَمہِ سۭتٮ۪ن پَنٕنۍ یۄسہٕ علم چھےٚ تعلیم چھےٚ سۄ تہِ چھَس بَڈان کۄسچن چھُس روزان یاد بیٚیہِ چھِ پگاہ ہٮ۪کان اِنسان پنٕنٮ۪ن وٲرڑن منٛز اَصٕل پٲٹھ اِنٛگلِش پٲٹھٮ۪ن تہٕ لیٖکھِتھ مگر أسۍ چھِ کَران کٲم أسۍ چھِنہٕ تھوان کٲشِر پٲٹھۍ یادٕے بَس تھوان چھِ یِتھٕے اِنگلِش پٲٹھۍ ییٚمہِ سٍتۍ پَتہٕ سُہ سورُے گژھان چھُ مٔشِتھ یی چھِ کَران شُرٮ۪ن تہِ آ شُرٮ۪ن تہِ چھُ نہٕ ہیٚچھناوٲنی نہٕ کٲشُر ییٚمہِ سۭتۍ تِمن پَتہٕ رژھ رژھ رَژھٕ رَژھ چھُ گژھان اَمہِ کٔشیٖرِ زَبانہِ نِش دوٗر تہٕ نیران چھِ پَنٕنہِ کَلچر پَنٕنہِ پنٕنہِ مَذہَب تَلے چھُ پَتہٕ نیران تہٕ پَتہٕ چھُکھ نہٕ یِوان کِہیٖنٛۍ زَن پَتہٕ چھِ پالان یِمنٕے اگریزَن ہُنٛد مَذہب پَتہٕ چھِ لگان پینٛٹ لاگُن ہُم لاگٕنۍ ییٚلہِ پتہٕ اردوٗ یِیہِ اگر اِنسان کٲشُر بولہِ پَنٕنۍ زَبان بولہِ اَمہِ سۭتۍ چھُ اِنسانَس زَن زِنٛدَگی اَمہِ سۭتۍ چھُ اِنسانَس زَن خۄش گژھان یِژھ زَبان بولٕنۍ پَنٕنہِ زَبانہِ منٛز کرِ اِنسان کَتھ بیٚیِس سۭتٮ۪ن پَنٕنہِ زَبانہِ منٛز کرِ بیٚیِس سۭتۍ کَتھ آ کانٛہہ تہِ کَتھ آسٮ۪س کَرٕنۍ فونَس پٮ۪ٹھ آسہِ کَتھ کَرٕنۍ وُنکٮ۪ن چھِ زیادٕ تر یِوان کَرنہٕ فونَس پٮ۪ٹھ چھُ اِنسان کَتھ کران کٔشیٖرِ ہٕنٛدۍ ساریٚے کورِ لٔڑکہٕ کانٛہہ تہِ چھُ وُنکٮ۪ن کَران زیادٕ کران اردوٗ پٲٹھی کَتھ مَگر اَسہِ پَزِ أسۍ کرو پَنٕنۍ أسۍ کو پَنٕنۍ مَد ماجہِ ہٕنٛز زَبان یوٗز أسۍ کرو پَنٕنۍ زَبان یوٗز یِم اَسہِ لل دٮ۪د ہیٚچھنٲومٕتۍ چھِ وٲرڑ یِم کٲشِر لَفٕظ چھِ تَتھ منٛز آمٕتۍ تِم کرو أسۍ اِستعال تَمہِ سۭتۍ چھےٚ سٲنۍ زنٛد سٲنۍ زِنٛدگی بَنان واریاہ زیادٕ خۄشحال واریاہ خۄش گژھان اَسہِ تِم لفظ وَنٕنۍ جیسے کہِ بَٹَن بَٹہٕ چھِ گژھان خۄش اَگر تِم کٲشُر بولَن تِمَن چھِ گژھان خۄش تِم چھِ وَنان تُہۍ ہیٚچھنٲوِو اَسہِ کٲشُر تمہِ سۭتۍ چھِ واریاہ زیادٕ خوشی میلان یہِ کٲشُر بولنہٕ سۭتٮ۪ن یہِ چھےٚ پیٛوٗوَر زَبان گژھان اِنسانَس پٔر کٲشِر زَبان گژھان بولٕنۍ یہِ پَزِ اَس بولٕنۍ یہِ پَز نہٕ اَسہِ مٔشراوٕنۍ کِہیٖنٛۍ تہِ نہٕ تاکہِ أسۍ تہِ ہٮ۪کو سورُے سجھِتھ اَصٕل پٲٹھٮ۪ن بیٚیہِ روزِ اَسہِ پَنٕنۍ مََدر زبان یۄس چھےٚ پَنٕنۍ ماجہِ ہٕنٛز زبان چھےٚ یہِ روز اَسہِ بَرقرار